ہیٚلَو وعیکُم سَلام اَہَن حظ آ مٔجیٖد صٲبَن دیُت اوترٕ دوا یہِ تھٲوِو کَنٹِنیوٗ بیٚیہِ دِیو آبہٕ بہہ اَدٕ حظ اَدٕ